اَگر أسۍ ایڈوانسٔمینٹ ایڈوانٔسمینٹٕچ کَتھ کرو وٕنکٮ۪س یۄس ٹٮ۪کنولجی چھےٚ ؤنکیٚس سۄ چھےٚ واریاہ ڈٮ۪ولَپ گژھان ؤنکیٚس پوٗرٕ دُنیاہَس منٛز اَگر أسۍ پَنٕنہِ مُلکٕچ کَتھ کرو یۄس اٮ۪ڈوانٔس یۄس ٹٮ۪کنولجی چھےٚ سۄ چھےٚ واریاہ اٮ۪ڈوانٔسس لٮ۪ولہِ منٛز ؤنکیٚس واریاہ برونہہ چھےٚ ؤنکیٚس یَتھ ٹٮ۪کنولجی پَکان ہَر کیٚنہہ اِنسان سٕنز شیپ چھےٚ ؤنکیٚس ٹٮ۪کنولجی سۭتۍ دۄہ کھۄتہٕ دۄہ چینج گژھان آ وٕنکیٚس چھِ أسۍ یوٗز کران پَنٕنۍ موبایِل سٔمارٹ فون اِنٹرنیٹ چھِ یوٗز کران أسۍ چھِ ہر کیٚنہہ وٕچھان وٕنکیٚس اَگرأسۍ أکیاہ وٕنکیٚس آے سی سی آے سی سی وٲرلڈ کَپ چَلان أسۍ چھِ ونکیٚس میچ وٕچھان ہوٹ سٔٹار پٮ۪ٹھ یہِ چھےٚ اکھ ٹٮ۪کنولجی أسۍ چھِ ؤنکیٚس گرِ بِہِتھ وٕچھان اَسہِ چھُنہٕ ٹِکَٹ گژھِنہِ وٕچھُن کَڑٕںۍ پَتہٕ وٕچھو میچ گرِ بِہِتھ وٕچھان ونکیٚس یہِ چھےٚ ٹٮ۪کنولجی ٹٮ۪کنولجی چھےٚ یہِ کہِ مطلب اَسہِ اَگر ٹِکیٹ آسہِ کَرٕنۍ بُک اَسہِ آسہِ صبُحس گژھُن دہلی أسۍ کَڑو گرِ بِہِتھ ٹِکٹ أسۍ واتو مطلب وِدن اےٚ اےٚ مِنٹ واتو أسۍ مطلب کَڑو أسۍ ٹِکٹ اَسہِ چھُ گژھُن گۄڈٕ دُکانن پٮ۪ٹھ تَتہِ کَرٕنۍ کٲم ہُہ یہِ تَتہِ تٔمِس دِنۍ آف لایَن پٮ۪مینٹ ونکیٚس چھُ سورُے گژھان آف لایَن یہِ چھےٚ ٹٮ۪کنولجی اَمہِ سۭتۍ چھےٚ مطلب یۄس اَمہِ سۭتۍ چینج اَسہِ لایف گے سٲنۍ لایف اَگر پَنٕنۍ لایف ہنز کَتھ کَر مطلب واریاہ ٹایم چھُ یُس ٹایم کَنزیوٗم چھُ گژھان سُہ چھُ واریاہ کَم گژھان وۄنۍ بیٚیہِ چھُ اَمہِ سۭتۍ اٮ۪فِشنٹ اِنسان روزان بیٚیہِ چھِ ہَر کیٚنہہ ٹرانزیکشَن چھِ وٕنۍ کین گژھان تیٖژ یۄس اٮ۪پلِکیشَن چھِ ونکیٚس سۄ چھےٚ گرِ بِہِتھ کران پیمینٹ ونکیٚس یہِ چھِ سورُے ٹایم اَسہِ بَچاوان اَمہِ سۭتۍ چھِ مطلب ہَر کیٚنہہ اِنسان سنٛز چینج چھےٚ گژھان کہِ تٔمِچ چھِ اکھ اٮ۪ڈوانٔسمینٹ بَڑان دٮ۪ماغَ منٛز سُہ چھُ ہَر کانہہ فٲیدٕ تُلان اَمہِ سۭتۍ یِم چیٖز گژھان فٲیدٕ آ بیٚیہِ چھُ وٕنکیٚس ہَر کیٚنہہ پیمینٹ چھِ أسۍ کران آن لاین تہٕ پے ٹی ایم چھِ چلان ایم پے چھُ چَلان گوٗگُل پَے چھُ چَلاوان بیٚیہِ کیاہ سا چھُ شَاپِنگ چھِ أسۍ کران ونکیٚس چھِ گرِ بِہِتھ شاپِنگ کران شاپِنگ کِتھ کٔنۍ چھِ أسۍ کران مطلب أسۍ چھِ اٮ۪میزون یا فِلپ کاٹ اوٚپن کران أسۍ چھِ بُکٔس کران آرڈر یا پَلو چھِ آرڈر کران شوٗز چھِ آرڈر کران موبایِل چھِ آرڈر کران اَگر اَسہِ وٕنکیس وٲلڑٕچ وٕنکیٚس دُنیاہٕچۍ خبر آسہِ ضوٚرتھ سۄ چھِ أسۍ اِنٹرنیٹ تھروٗ زانان یا بدل کیٚنہہ اَگر اَسہِ وٕنکیٚس سِٹیڈیٖز کرٕنۍ آسہِ چھِ نہٕ ضروٗری بُکہٕ اَنٕنہِ أسۍ اَنو پی ڈی اٮ۪ف کھولو پَرو موبایِل سۭتی یہِ تہِ چھِ اکھ ٹٮ۪کنولجی کیاز کہِ یُس اَتھ اٮ۪پلِکیشَن چھِ اٮ۪پلِکیشَن سۭتۍ چھِ أسۍ ہٮ۪کان یہِ پے ڈی ایف پٔرِتھ یِم چینج چھےٚ واریاہ وٕنکیٚس ایڈوانٔس لٮ۪ولہِ پٮ۪ٹھ پوٗرٕ اِنڈیاہَس منٛز پوٗرٕ دُنیاہَس منٛز اَمہِ سۭتۍ چھِ واریاہ بہتٔریٖن ہٮ۪لٔپ مِلان مطلب ضروٗری چھِ نہٕ ٹِکَٹ کَڑو أسۍ اَگر وٕچھو وٕنکیٚس آرڈر چھِ کران یا باقے چیٖز چھِ واریاہ ہَر کُنہِ جایہِ چھِ ایڈوانسمینٹ ٹٮ۪کنولجیٖز یِمَو سۭتۍ چھُ واریاہ فٲیدٕ یِوان اَسہِ پَزِ آ شکرِیا کَرُن ہَر کٲنسہِ یُس وٕنکیٚس اَتھ منٛز اِنوالو چھُ آسان ییٚمہِ سۭتۍ یہِ ٹیکنولجی چھےٚ ڈٮ۪ولَپ گژھان